ہیٚلو اسلام علیکُم وعلیکُم اَسلام تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ اَصٕل پٲٹھی شُکُر سٲری ٹھیٖک اَصٕل پٲٹھی اَسہِ کوٚر جے این سیٚنزَس فون یہِ گوٚو حظ اوٗرۍ مےٚ حظ اوس عرض یہِ کہِ مےٚ چھُ بٲیِس خانٛدر اَسہِ حظ ٲسۍ کیک ضوٚرَتھ بَنٛنہٕ حظ

اَسہِ حظ چھِ بَٹوارِ دۄہ ضوٚرَتھ یِم اَہَن حظ آ مےٚ ؤنِو مےٚ ؤنِو یہِ کم نہ حظ اَسہِ چھِ پٕلَم کیک ضوٚرَتھ مےٚ ؤنِو یِمَن کیٛاہ چھےٚ پٕلینَس کیٛاہ چھےٚ گژھان ریٹ تہٕ اَتھ کیٛاہ چھےٚ ریٹ گژھان اَکھ ہَتھ تہٕ وُہ گوٚو ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک تُہۍ تھاونٲے زیٚو اَسہِ یِمٕے پٕلَم کیکٕے حظ ہَتھ کیک تھاونٲے زیٚو بٔرِتھ بَٹہٕ وارِ دۄہ چھِ مگر اَسہِ یِم سُلے ضوٚرَتھ آ آ مِٹھٲے تہِ حظ چھےٚ مےٚ ضوٚرَتھ أکیٛاہ یہِ کاجوٗ کَٹلی بَنیہ اَہن حظ وَنۍ چھُنہٕ حظ آزِکٕۍ رَسم تہِ یِم آسان وَنۍ حظ چھُ یہِ گومتٕے تُہۍ ؤِو مےٚ سُہ کِتھ کٲٹھ چھُ کِلوٗ گژھان اَسہِ حظ چھِ وۅنۍ کیک تہِ بَناوٕنۍ یِم تہِ بَناوٕنۍ وۅنۍ گژھِ اَسہِ کیٚنٛہہ کَم اَسہِ تھٲے زیو تُہۍ یِم ژور کِلوٗ ٹھیٖک چھا زٕ زٕ کِلوٗ تھٲے زیو تُہۍ یِم ڈَبَن منٛز ٹھیٖک چھا امیُک چھُ سہلٕے تہٕ کیکَن منٛز کٔرِو وۅنۍ پانے ییٚتہِ کَم اَکھ ہَتھ وُہ چھِ زیادٕ گژھان نہٕ حظ تَمہِ کھۄتہٕ توڑا کَمٕے پہمَتھ کٔرِو وَنے چھِ أسۍ نِوان وَنے چھِ بیٚیہِ بیٚیہِ تہِ چھُ یِنُے وار تھٲیِو وَنۍ ییٚنہٕ خٲطرٕ وار تھٲیِو وَنۍ یِنہٕ خٲطرٕ کوٗاہ واتہِ مےٚ کوٗتاہ واتہِ مے تُہۍ ہیٚکوٕ مےٚ یِتھ کٲٹھۍ ؤنِتھ کوٗتاہ واتِم ہَتھ کٔرِو وَنۍ ہَتھ کٔرِو وَنۍ ہَتھ کٔرِو ونۍ تُلِو وَنۍ أسۍ حظ چھِ ضوٚرتھ أکیٛاہ ہَتھ کیک چلو وُچھٕو ؤنۍ تُہۍ کوٗتاہ یہِ گژھِ تہٕ کینٛہہ چھُنہٕ پتہٕ کَرو أتھی کَتھ اچھا اچھا ہا ہا تُہۍ تھٲے زیو نہ یِم پیک کٔرِتھ چھُنہٕ حظ بیٚیہِ چھِ اَسہِ یِم بَٹہٕ وارِ دۄہ سُلے ضوٚرَتھ نہ نہ نہ أتھی أتھی وَنۍ کَتہِ حظ وَسو ییٚتہِ پٮ۪ٹھ اور وَنۍ یہِ چھُ أتھی وُچھۍ زیٚو تُہۍ ونۍ اَدٕ حظ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ چلو چلو اَدٕ حظ کیٚنٛہہ نہ حظ چھُنہٕ چلیے ٹھیٖک چھُ اچھا